آ یِم أسۍ کَلچرَل یا یِم اَٹیٲرٕز یِم پَلو وَلو چھِ أسۍ لاگان یا جِولری چھِ أسۍ لاگان گۄڈنٮ۪تھ وَنہٕ بہٕ اَگَر جُوٮ۪لری منٛز وٕچھو أسۍ چھِ لاگان نہ یِم مَرٕد چھِ تِم لاگان سِمپٕل وٲج یا چین تہٕ مگر یِم اَسہِ ییٚلہِ خاندَر چھُ آسان اَسہِ چاہے ٲسۍتَن تِمن کیٛاہ چھِ وَنان اَتھ یِم پٔنٛڈِت بَرادٔری چھِ آسان تِم چھِ لاگان منٛگَل سُترٕ یا تِم چھِ ہٮ۪کان لٲگِتھ واریاہ جِوٮ۪لری مَرٕد تہِ البتہ یہِ مُسلمان یِم بَرادٔری چھِ تِم چھِ لاگان سِمپٕلی مٔہٕنِوٮ۪و منٛز وٲج یا بیٚیہِ چین اور یِم یِم دُلہن چھِ آسان یِم مہرِنہِ چھِ آسان تِم چھِ واریاہ زیادٕ جُوٮ۪لری لگان ہار چھُ آسان واج چھِ آسان پونٛڈ چھِ آسان ڈٮ۪کہٕ ٹِکہٕ چھِ آسان اور واریاہ واریاہ بیٚیہِ باقٕے چیٖز تہِ اور تِم چھِ خاندرَن منٛز لاگان لہنٛگا چھِ آسان اور یِم مہراز چھِ آسان سُہ چھُ لاگان شیروانی اور یِم باقٕے یِم چھِ آسان یِم چھِ لاگان کمیٖز یَزار کوٹھ پیٚتہٕ پَتلوٗن اور یِم اگر اِمام صٲب سُہ چھُ لاگان چۄگہٕ یِم یِمَن ییٚلہِ کانٛہہ تہوار چھُ آسان بوٚڈ دۄہ چھِ آسان تِمَن دۄہَن لاگَن تِم چۄگہٕ اور زیادٕ پَہَم چھِ یِوان تِمَن لاگنہٕ یہِ کمیٖز یَزارٕے اور یُس اَکھ مین کٔشیٖرِ ہُند اٮ۪ٹایر چھُ سُہ چھُ پھٮ۪رَن یُس وَندَس منٛز چھُ یِوان زیادٕ پَہَم لاگنہٕ تاکہِ یہِ چھُ پھٮ۪رَن چھُ کَشمیٖرَس منٛز واریاہ زیادٕ مشہوٗر اور یہِ چھُ اوٚوَرآل پوٗرٕ دُنیاہَس منٛز تہِ مشہوٗر کہِ یِم ہَسا چھِ پھٮ۪رَن لاگان تہٕ اوٚوَرآل چھُ یُس یہِ کوٚمنِٹی پٮ۪ٹھ چھُ گَژھان یہِ نہ الگ الگ ویری تا یِم چھِ یِم پٔنڈِت بَرادٔری یا سِکھ بَرادٔری تِمَن چھِ آسان دَستار اور یِم یِم چھا سارِ لاگان یِم اَسہِ پٔنٛڈِت بَرادٔری ہِنٛدۍ کورِ چھِ آسان یِم چھِ ساڑِ لاگان خانٛدرٕ کٮ۪ن دۄہَن اور یُس اَسہِ یورٕ یورٕ مُسلِم بَرادٔری چھِ آسان یِم چھِ لاگان لہنٛگا اور یِتھَے کٔنۍ چھِ الگ الگ کوٚمنِٹِیَن یا ایریاہَن منٛز یِم چیٖز ویری گژھان مگر اوٚوَرآل اگر أسۍ وٕچھو کٔشیٖرِ منٛز چھِ مین یُس چھُ سارنٕے خٲطرٕ وَنٛدَس خٲطرٕ سُہ چھُ آسان کیٛاہ چھِ وَنان اَتھ سُہ چھُ آسان پھٮ۪رَن